گۄڈٕنٮ۪تھٕے چھُ مےٚ اَکھ تھٲرڈ مئی تَمہِ دۄہ چھَس بہٕ زامٕژ تَمہِ دۄہ چھِ أسۍ سٲرِی رِشتہٕ دار پانہٕ وٲنۍ میلان أسۍ چھِ اَصٕل پٲٹھۍ کَتھ باتھ کَرَان میٛون کیک ژٹان سُہ چھُ مےٚ سُہ ڈیٹ واریاہ زیادٕ اَصٕل پٲٹھۍ یاد ییٚمہِ دۄہ أسۍ ٲسۍ سٲری اَصٕل پٲٹھۍ میلیمٕتۍ پَتہٕ چھُ پنٛداہ اَگست تَمہِ دۄہ اوس مےٚ بٲیِس خانٛدَر تَمہِ دۄہ تہِ میلیے أسۍ واریاہ رِشتہٕ دار اَسہِ کوٚر تَمہِ ساتہٕ واریاہ سیلِبریٹ پَتہٕ چھُ پنٛداہ جَنوری زٕ ساس شُراہ یِوان تَمہِ ساتہٕ چھُ مےٚ آسان ٹینتُھک رِزَلٹہٕ أسۍ چھِ واریاہ زیادٕ خۄش گژھان میٲنۍ مٮ۪ڈم سَر تِم تہِ چھِ واریاہ زیادٕ خۄش گژھان پَتہٕ چھُ اَکہٕ وُہ دسمبر زٕ ساس سَداہ یِوان تَمہِ پتہٕ چھُ مےٚ اَلیوَنٛتھُک اٮ۪کزام آسان مےٚ چھِ تَمہِ ساتہٕ واریاہ زیادٕ کَنٛڈِشَنل خراب گژھان مطلب مان ژٕ ہیلٕتھ رٔلیٹِڈ چھُ مےٚ واریاہ زیادٕ اِشوٗ یِوان پَتہٕ چھُ اَرٕداہ نومبر زٕ ساس اَٹھووُہ آسان ٹُووٮ۪لتھٕ میٛون تَمہِ دۄہ تہِ چھِ أسۍ اَصٕل پٲٹھۍ گِنٛدان تَمہِ دۅہ چھِ مےٚ اصٕل رِزَلٹہٕ یِوان تَمہِ پَتہٕ چھُ یِوان اَپ ٹُو سپتمبر زٕ ساس زٕتووُہ تَمہِ ساتہٕ چھِ مےٚ گرٛیجویشَن کَمپُلیٖٹ گَژھان تَمہِ ساتہٕ تہِ چھِ مےٚ سٲری رِشتہٕ دار مُبارکَس یِوان